اَسَلامُ علیکُم فیضان صٲب تُہۍ چھِوٕ فیضان صٲب ٹھیٖک پٲٹھۍ اصل پٲٹھۍ تُہۍ ؤنۍ تو تُہۍ کَتہِ چھُو روزن تہٕ بیٚیہِ ؤنۍ تو تُہۍ پننِس علاقس منٛز کینٛہہ تِم جایہِ یوٚت سَیاح ہیٚکن گٔژھِتھ تہٕ بیٚیہِ ؤنۍ تو تُہۍ مےٚ تِم کِتاہ کوٗتاہ ایٚکٕسپٕلور کَرن یہِ تُہٕنٛدِس ڈِسٹرکَس منٛز وَعلیکُم اَسَلام رٔیٖس صٲب اہن حَظ ٹھیٖک تُہۍ چھو حَظ ٹھیٖک آ بہٕ چھُس روزن کٔشیٖر منٛز أکِس ڈِسٹرکَس منٛز تَتھ چھُ ناو کۄلگوم کۄلگوم ہَسا چھِ واریاہ زیادٕ رُت تُہۍ خوٗبصوٗرت جگہ ییٚتہِ چھِ واریاہ جایہِ تہِ أسۍ یِتھ انسان ہیٚکہِ تتہِ تور وٲتِتھ تتہِ پنُن لُطف تُلِتھ تیٚمہِ جگہُک یَتھ منٛز یِوان چھُ أہربل تَتہِ چھُ آ آبہٕ شارا اکھ سُہ چھُ واریاہ زیادٕ بوٚڑ بیٚیہِ چھِ ییٚتہِ یِوان چِھرَن بَل تور چھِ لگان دۄہ کھسنَس یورٕ بیاکھ دۄہ لگان تورٕ کھس وسنَس بیٚیہِ چھِ بیاکھ کوثر ناگ تور چھِ لگان زٕ ترٛےٚ دۄہ گژھنَس یِنس مگر تور چھِ تِتھۍ تِتھۍ زبردست آب آبٕکۍ ہٕم پہاڑ چھِ تتہِ شُنو شُنو پہاڑ چھِ تَتہِ واریاہ زیادٕ خوٗبصوٗرت چھُ سُہ